اگر أسۍ سپورٹٕس شخصیات ہٕنٛز کتھ کرو پننس علاقہٕ پٮ۪ٹھ اگر وٕچھو أسۍ سٲنس علاقعس منٛز گوٚو حال حالٕے کمٕے گٔے اکھ زٕ ؤری گٔے یتھ منٛز لۄکُٹ اکھ نوجوان لٔڑکہٕ سُہ گوٚو ہندوستان پریمیر انڈین پریمیر لیٖگس منٛز سلیکٹ ییٚمۍ سُنٛد ناو چھُ ریسِک سلام ڈار یُس روزان چھُ أشمُچی گامس منٛز یُس ان ڈسٹرکٹ کۄگٲمِس منٛز چھُ یِوان بیٚیہِ چھُ سٲنِس علاقعس منٛز اکھ بوٚڑ بار کھلٲڑۍ ییٚمۍ ہندوستانن قومی ٹیٖمس منٛز حصہٕ بنوٚو تٔمۍ سُنٛد ناو چھُ پر پرویز رسوٗل زرگر یُس یجبراڑِ چھُ روزان بیٚیہِ چھِ سٲنِس علاقعس منٛز اکھ بیٛاکھ بیڈمنٹن پٕلیر ییٚمۍ سُنٛد ناو چھُ عاقب اقبال یُس کۄگامہِ بُمرس پٮ۪ٹھ چھُ روزان